نہ حظ وۄنۍ ضروٗری کینٛہہ گیمٕز چھِ ضروٗری أکِس اِنسانَس سٕنٛز خٲطرٕ کیٛازِکہِ اَمہِ سۭتۍ چھِ مِلان اَسہِ گیمزو سۭتۍ ہَسا چھِ گژھان کٲم یہِ چھےٚ باڈی روزان فِٹ گیمزو سۭتۍ چھِ گیمہٕ کٔشیٖرِ منٛز چھِ میکسِمَم گیمٕز یِوان گِنٛدنہٕ کِرکَٹ فُٹ بال یا والی بال یِم ہَسا چھِ کٔشیٖرِ منٛز مین گیمٕز گیمہٕ ہَسا گژھان گژھان گِنٛدنہِ گِنٛدنہٕ یِن گیمہٕ گژھان بیٚیہِ یِن سکوٗلَن منٛز تہِ گٔژھان کانٛہہ پیٖرَڈ تھَونہٕ یُن گیمزَن ہِنٛد خٲطرٕ کیٛازِکہِ اَمہِ سۭتۍ چھِ بَچہِ روزان فِزِکٔلی تہٕ مینٹٔلی فِٹ